میانہٕ لایفہِ مَنٛز یَتھ ویلِو چھُ تَتھ سُہ چھُ نٮ۪مازِ کیازکہِ نٮ۪ماز سۭتۍ چھِ أسۍ ہیٚکان اِنسان سٕنٛز فَرَق وٕچھِتھ لۄکُٹ بوٚڈ وٕچھِتھ بییٚہِ چھُ اِنسان روزان نماز سۭتۍ ٹھیکھ دِل چھُ روزان ٹھیکھ میانہٕ خٲطرٕ چھُ ویلیو أتھ نٮ۪مازِ کیازکہِ گَرَس مَنٛز مٲلِس ماجہِ ہٕنٛز قَدر مٲلِس ماجہِ ہُنٛد احتِرام ہَمسایَن ہُنٛد یہِ چھِ اَسہِ ہیٚچھناوان لایفہِ ہُنٛد واریاہ کینٛہہ